اگر بہٕ پننہِ کشمیٖرٕچ کتھ کرٕ سون یُس صحتُک محکُم چھُ یہِ چھُ واریاہ پتھ باقٕیو باقٕیو ہنٛدوستان کٮ۪و ریاستو نِش اگر بہٕ پننہِ کشمیٖرٕچ کتھ کرٕ زِ سون یہِ صحتُک محکُم چھُ یہِ چھُ امہِ حسابہٕ پتھ زِ منٛز چھِ واریاہ کینٛہہ تِم اۭ فٲیِدٕ منٛد کینٛہہ ٹیٚکنالجی اَ یہِ ہسا یہِ میسر کینٛہہ ییٚمہِ سۭتۍ زن لُکن فٲیِدٕ واتہا اگر بہٕ مخ مخصوٗص ٹیٚکنالجی ہنٛز کتھ کرٕ گۄڈنِچ اکھ چھِ ایم آر آی مشین آسہِ ہا اگر کٲنٛسہِ بٮ۪مارس ایم آر آی آسہِ کرُن اسہِ چھُ پیٚوان یتہِ پٮ۪ٹھ ہتھ کِلو میٹر دور ریاستچہِ کیپٹل تام گژھن یتھ زن ونن چھِ سرینگر تتہِ چھُ اسہِ پٮ۪وان شیرِ کشمیٖر اِنسٹِچٗوٹ آف میڈکٕل ساینسس منٛز ایم آر آی کرن پننِس مٔریضس وۄنۍ چھِ اسیِ کینٛہہ ایٚقدام اگر گورمینٛٹ تُلہِ ییٚمہِ سۭتۍ زن لُکن فٲیدٕ واتہِ زِ ہر کُنہِ ڈرسٹرک کِس ہسپتالس منٛز ایم آر آی یٕچ مشیٖن تھایہِ تمہِ سۭتۍ واتہِ عام لُکن واریاہ سہولیت تہٕ بییٚہِ گژھَن واریاہ یِم مٔریض چھِ تِم گژھن جلد از جلد ٹھیٖک یتھ پٲٹھۍ زن گورمینٛٹن یتھ پٲٹھۍ زن گورمینٛٹن ہیٚلتھ کاڑ یہ ہسا یہِ بالکُل کٔرمٕتۍ چھِ یتھے پٲٹھۍ اگر گورمینٛٹ بییٚہِ کینٛہہ تہِ سکیٖم کرِ یمہِ سۭتۍ زن لُکن فٲیدٕ واتہِ یا غریب طبقس فٲیدٕ واتہِ أسۍ روزو گورمینٛٹٕکۍ سٮ۪ٹھاہ سٮ۪ٹھاہ شُکر گُزار